پَنٛدہ اَگَست کُنوُہ شیٚتھ سَتتٲجی دہ اوٚکٹوٗبر زٕ ساس نَو کُنتٕرہ نومبر زٕ ساس تٕرٛوا پَنداہ ڈیٚسمبَر کُنوُہ شیٚتھ تہٕ نَمنَمَتھ شُراہ سیٚپٹمبَر زٕ ساس سَداہ